مےٚ سَا چھِ کینٛہہ ہابیٖز یَتھ منٛز زَن سِنٛگِنٛگ چھُ بیٚیہِ ہَسا چھُ یِوان ٹرٛاولِنٛگ یُس زَن سِنٛگِنٛگ چھُ سِنٛگِنٛگ ہُنٛد شوق گوٚو مےٚ تَمہِ ساتہٕ پٲدٕ بَچپَنَس منٛزٕے کہ اَسہِ اوس گَرِ اَکھ اِنَسٹرٛوٗمَنٛٹ اَکھ سِنٛگِنٛگ ہُنٛد یَتھ منٛز یَتھ زَن وَنَان چھِ باجہِ تہٕ سُہ اوس میون فادَر وایان سُہ چھُ بَڈٕ اَکھ مٲہِر اَتھ منٛز تہٕ سُہ چھُ اَکھ فوک سِنٛگَر تہِ روٗدمُت تہٕ گَرِ یُتھ چیٖز آسنہٕ سۭتۍ بَڈیو مےٚ تہِ سِنٛگِنٛگ ہُنٛد شوق تہٕ بَچپَن پٮ۪ٹھٕے ووت مےٚ پَتہٕ گٮ۪وان اِوٕن اگر ہَسا أسۍ کُنہِ ساتہٕ پِکنِک یا کُنہِ جایہِ چَکرَس چھِ آسان بہٕ ہَسا چھُس پَنُن یہِ باجہِ تُلان بیٚیہِ چھُسَکھ پَنٕنۍ کینٛہہ فرٛٮ۪نٛڈ نِوان تہٕ بہٕ چھُسَکھ تِم پَنُن کینٛہہ کلام تَمہِ ساتہٕ بوزناوان تہٕ ریٖسَنٛٹلی کھُلٲو مےٚ پَنٕنۍ اَکھ یوٗٹوٗب چَنَل یَتھ پٮ۪ٹھ زَن مےٚ کینٛہہ پَنٕنۍ سونٛگٕز اَپلوڈ کٔرۍ یِم زَن خلقَن تہِ آیہِ واریاہ پَسںٛد تہٕ بہٕ تہِ گوٚوُس واریاہ خۄش کہ مےٚ چھِ لُکھ ییٚمہِ آے سَپوٹ کَران تہٕ تِہِنٛد کوٚمَنٛٹ پٔرِتھ تہِ گوٚوُس بہٕ واریاہ خۄش بیٛاکھ اَکھ ہابی چھِ مےٚ ٹرٛاولِنٛگ بہٕ ہَسا چھُس واریاہ اَکھ شَوقیٖن ٹرٛاولِنٛگ ہُنٛد تہٕ بہٕ چھُس ٹرٛاوٕل کَران پرٮ۪تھ کُنہِ جاے سۄ چھَنہٕ کٔشیٖرِ ہِنٛز کانٛہہ تہِ مطلب ٹیٚوٗرِسٹ رِزاٹ یور نہٕ مےٚ ٹرٛاوٕل آسہِ کۄرمُت اِوٕن لَداخ تہِ چھُس بہٕ گوٚمُت ایز اے ٹرٛاولَر تہٕ ہِنٛدُستانکٮ۪ن واریاہن سِٹیٹزَن منٛز چھُس بہٕ گوٚمُت ایز اے ٹرٛاولر پَنٛنہِ بَیکہِ پٮ۪ٹھ